دوٚیِم پرٛوڈکٹ ہا اوٚن مےٚ پنٛنہِ لافہِ منٛز بایِک بایِک ہسا چھِ اکھ اصٕل چیٖز یہِ سا چھِ لَگان اَسہِ کُنہِ اگر أسۍ کُنہِ جاے آسہِ گَژھُن یہِ چھِ اَسہِ ضوٚرَتھ لگان مگر اتھ ہسا چھِ کیٚنٛہہ نۄقصانات تہِ فٲیدٕ چھُ اَتٮ۪تھ یہِ اتھ منٛز چھُ کَم ٹایِم اگر ٹرٮ۪فِک تہِ آسہِ گٔلیو ؤلِو مٔنٛزۍ چھُ ہٮ۪کان کڑتھ ہٮ۪کان ہٮ۪لمِٹ لٲگِتھ گَژھُن دُہاے بایکہِ پٮ۪ٹھ مگر اتھ چھِ کیٚنٛہہ نۄقصانات گاڑِ کھۄتہٕ چھِ اتھ زیادٕ خطرات آسان اٮ۪کسِڈنٛٹ گژھنُک یہِ چھِ دونٕے ٹٲرن ہٕنٛز آسان کھڑا چھِ پٮ۪وان تھاوُن اگر اورٕ یور گوٚو کُنہِ سات کُنہِ سۭتۍ آو ٹاس واس تہٕ اِنسان ہٮ۪کہِ أتی مٔرتِھ ییٚمہِ ساتہٕ بایِک ٲسِو چَلاوان تمہِ ساتہٕ گٔژھۍ آرام سان چلاوٕنۍ اتھ چھُ فٲیدٕ تہِ وارِیاہ فٲیدٕ چھُ آسان اگر اتھ اکھ اِنسان اَصٕل پٲٹھۍ اِستعمال کَرِ یہِ ہسا چھِ اصٕل چیٖز اِنسانس خٲطرٕ تِکیٛازِ وٕچھان چھِ دۄہ کھۄتہٕ دۄہ ترقی چھِ گژھان فی مگر ترقی سۭتۍ سۭتۍ چھِ کیٚنٛہہ تِمہٕ یِم نٔے نٔے چیٖز چھِ یِوان تِمو سۭتۍ چھُ کیٚنٛہہ تِم نۄقصانات تہِ بَڑان آز چھُ پَیی اٮ۪کسِڈنٛٹ زیادٕ گَژھان دُنیاہس منٛز اگر وٕچھو کوٗنس کوٗنس منٛز چھِ گَژھان بایکہِ ہِنٛدۍ اٮ۪کسِڈنٛٹ اتھ منٛز چھِ زایادٕ آسان بایک اتھ گَژھِ ہٮ۪س کَرُن اتھ پٮ۪ٹھ ییٚلہِ ٲسو کھسان آرام سان گژھِ چَلاوٕنۍ یہِ بایک ہٮ۪سہٕ سان